سلامُ علیکُم وعلیکُم سلام تُہۍ چھُو حظ فٮ۪نسی آرنامٮ۪نٛٹَس پٮ۪ٹھ مےٚ حظ ٲس سۅ کیٚنٛہہ چیٖز پانٛژھ شےٚ ضروٗرت مےٚ ہا سا چھُ اہن حظ بَناوٕنۍ ٲسۍ اہن حظ مۄغلہِ آزَم سیٹ چھُو حظ تۄہہِ سُہ اوس مےٚ بَناوناوُن اَچھا ٹھیٖک پینٛڈینٹ سیٚٹ چھُ مےٚ بَناوُن اَہَن حظ آ بیٚیہِ چھِ مےٚ پونٛڈ پانٛژھ ٲٹھ کَرٕنۍ آرڈَر اَہَن حظ آ

اَہَن حظ آ زٕ قٕسٕم چھِ یِمَن گژھان مےٚ ؤنۍ تو زیادٕ پَہَم اَصٕل کُس اکھ چھُ تہٕ مےٚ چھُ سُے کَرُن آرڈر دُونٛزاہ ساس اَچھا پنٛژاہ شیٚتھ پانٛژتٲج ساس چھِ گژھان بیٛاکھ اہن حظ دُونٛزاہ ساس تھٲوزیٚو تُہۍ دُونٛزاہن ساسَن ہُنٛد تھٲوزیٚو تُہۍ دَہ پونٛڈ اَہَن حظ آ آ اَصٕل حظ سِگنِٹی ٹایپَس پٮ۪ٹھٕے بَنٲوِو اَہن حظ مطلب تُہۍ تھٲوِزیٚو شیٚے گرام تانٮ۪تھ لَچھس حظ اَدٕ ٹھیٖک چھُ لَچھس چھُ ٹھیٖک اَہَن حظ مےٚ حظ چھُ ناو عابِدا احد أسۍ حظ چھِ پَتھن پُلاواما پٮ۪ٹھ فون ہا یہِ اَہن حظ یَتھ تُہۍ فون ییٚتہِ پٮ۪ٹھ مےٚ فون کوٚرُے أتھۍ نمبرَس دَہ پنٛداہ دۄہ واپَس کال تہٕ اَہن حظ آ تَمہِ پَتہٕ ہیٚکہِ مےٚ یہِ تَمہِ پَتہٕ ہیٚکِو تُہۍ مےٚ فون کٔرِتھ تہٕ بہٕ ہیٚکہٕ اوٚتتھس یِتھ تہٕ بہٕ ہیٚکہٕ یِم نِتھ ٹھیٖک حظ چھُ چلو او کے اَسلامُ علیکُم